وعلیکُم السَلام اَسَلامُ علیکُم ٹھیٖک چھو حظ صحت چھے حظ ٹھیٖک اہَن حظ شُکُر تُہی چھو حظ ٹھیٖک کیٛاہ دٔلیٖل ہے کیٛاہ کَرٕ بہٕ مےٚ چھِ اَز چھِ سٲری سٲری چھِ فون کَران سیٚکھ ترٛاو سیٚکھ ترٛاو سیٚکھٕے چھَنہٕ اٮ۪ولیبٕل چھَنہٕ سیٚکھ کِہیٖنۍ وۄنۍ کیٛاہ کَرو پوٗرٕ چھِ شاٹ سیٚکھ مےٚ چھَ پَیی تۄہہِ چھو کٲم چَلان واریاہَن جایَن تۄہہِ چھو مٔہنِو تہِ تۄہہ چھو مِشیٖن لٔگِتھ وۄنۍ گوٚو مےٚ چھِ مطلب اَسہِ چھَنہٕ اَسہِ چھِ اچھا ژٕ پیٛار اَسہِ آسہٕ سیٚکہِ گاڑِ زٕ ژور اٮ۪ولیبٕل نا تِم نِیَکھ راتھ بیٚیہِ نَفرَن وۄنۍ ما ٲس پَتہ مےٚ تۄہہِ چھو سیٚکھ ضروٗرَت تۄہہِ چھُنہٕ تۄہہِ چھو سیٚکھ مۄکلیمٕژ

ٹھیٖک

نہ مےٚ ٲسۍ سوٗزمٕژ اَسہِ أسۍ اَسہِ أسۍ تھٔمٕتۍ سیٚکٮ۪س زٕ ژور گاڑِ آس تھَمژٕ اَسہِ مےٚ اوس راتھ بیٛاکھ ٹھیٚکدَرا تٔمۍ کوٚر فون دوٚپُن ہے مےٚ چھِ سیٚکٮ۪س زٕ گاڑِ ضروٗرَت تہٕ تٔمِس ترٛاوِ زٕ گاڑِ پَتہٕ آسہٕ اَکھ زٕ گاڑِ بیٚیہِ تِم نی گَروالیو دۄیَو تِمَن ٲس جایہِ چَلان مَکانَس چَلان کٲم تہٕ تِم ترٛایہِ پَتہٕ تِمنٕے اَسہِ دوٚپ تۄہہِ چھو سیٚکھ وُںہِ موٗجوٗد تۄہہِ ما آسیو وُنہِ تۄہہِ کَران صحیح تہِ چھِ پوٚز وۄںۍ چھِ مطلب مےٚ ٲس دوٚپمَے نا سیٚکٮ۪س زٕ ژور گاڑِ آسہٕ تِم گٔیے یِمَن أکِس دۄن دۄہَن منٛز نیر درٛایہِ تِم وۄنۍ چھِ مطلب سیٚکھ گژھِ اٮ۪ولیبٕل اَتھ لَگن زٕ ژور دۄہ زٕ پانٛژھ دۄہ وُنۍ لگ بگ یِمَن پانٛژَن دۄہَن اگر تُہۍ کٔرِو گُزارٕ اورٕ یورٕ تہِ ہے چھِ پوٚز اَدٕ کیٛاہ تۄہہِ چھُوا تُہۍ چھُ حظ کَرٛشَر تُہۍ چھُوا کَرٛشَر کَران یوٗز کِنہٕ تُہۍ چھُ کَران یہِ آڈٕ روٗڈ تُہۍ کٔرِو کٲم تُہۍ ترٛٲیِو آڈ روٗڈی دۄن ژورَن دۄہَن ییٖتِس کالَس سیٚکھ گژھِ اٮ۪ولیبٕل تَتھ چھَنہٕ سیٚکھ ضروٗرَت آسان کینٛہہ مےٚ دوٚپ دۄن ترٛٮ۪ن دۄہَن ہَسا نیرِ زَڈ دۄیہِ ترٛیہِ دُہۍ واتہِ اَسہِ گژھِ اَسہِ سیٚکھ اٮ۪ولیبٕل کیٛازِ یَتھ چھُ اآز جَہلِمَس چھُ آب تہِ زیادٕ اوڑ چھَنہٕ کٕہٕنۍ اوڑ چھَنہٕ ناو بَنَن اوڑ چھَنہٕ ناو بَنَن والنٕے

ٹھیٖک چھِ وَلہٕ بہٕ کَرٕ تہِ چھِ پوٚز اَسہِ چھِ ییٚتہِ بیٛاکھ نَفَر نا اَسہِ چھِ بیٛاکھ نَفَر مطلب یہِ تٔمِس ما آسہِ تیٚم تٔمۍ سٕنٛدِس باپٲرِس ما آسہِ سیٚکھ اٮ۪ولیبٕل تہٕ تٔمِس سۭتۍ کَرٕ بہٕ کَتھ غۄلام محمد غۄلام محمدَس سۭتۍ کَرٕ بہٕ کَتھ تٔمِس ما آسہِ تٔمِس چھِ یَپٲرۍ یِم سَمکھان وَمکھان آ تَپٲرۍ چھِ تِمَن تَپٲرۍ چھِ تِمَن ما آسہِ سیٚکھ اٮ۪ولیبٕل تٔمِس کَرٕ بہٕ وۄنۍ بہٕ دَپَس أمِس چھَ أسۍ ٹھیٚکدر صٲبَس چھِ أسۍ سیٚکٮ۪س زٕ ژور گاڑِ ضروٗرَت فِل حال تٔمِس چھِ نَفَر بِہِتھ ٹھیٖک چھُ وۄنۍ زٕ ژورگاڑِ زٕ پانٛژھ گاڑِ اگر گژھٮ۪ن تامَتھ ییٖتِس کالَس کٲم تہِ سِٹاٹ گژھِ ہا نا ٹھیٖک چھُ ٹھیٖک چھُ کِہیٖنۍ چھِنہٕ پَرواے وَلہٕ بہٕ کَرٕ أمِس سۭتۍ کَتھ اگر أمِس اٮ۪ولیبٕل ٲس تہٕ بہٕ وَنہو تۄہہِ زٕ ژور گاڑِ زٕ پانٛژھ گاڑِ ترٛاوَو تۄہہِ کَۄس سیٚکھ چھو ضروٗرَت یہِ چھِ یۄس ترٛاوان أسۍ نا کینٛہہ چھِنہٕ کینٛہہ چھِ ہُمہِ منٛز ترٛاوہوس زٕ ترٛےٚ گاڑِ ہُمہِ منٛز ترٛاوہوس زٕ ژور گاڑِ ہا ولہٕ کینٛہہ چھُنہٕ پَرواے کِہیٖنۍ چھُنہ پَرواے کِہیٖنۍ چھُنہٕ پَرواے بہٕ کَرٕ غۄلام محمدَس سۭتۍ بہٕ کَرٕ غۄلام محمدَس سۭتۍ کَتھ بہٕ ترٛاوناو تۄہہِ گاڑِ زٕ ژور تٔمۍ سٕے اَتھِ ہا اوکے اوکے